زٕ ساس ٲٹھَس منٛز اوسُس بہٕ پنٛنِس گامکِس ٹیٖمَس ایز کیٚپٹن أسۍ ٲسۍ گِنٛدان ییٚتی لوکیلٹی منٛز یَتھ ناو اوس دِوسَر وِلیج تَتہِ اوس تِمو ٹرٛافی کھوٗجمٕژ أسۍ گٔے گامہٕ پٕلیر یَتھ مطلب کٲشِرۍ پٲٹھۍ لوکیلٹی ہنٛدۍ مطلب لوکیلٹی ہٕنٛدۍ پٕلیر گٔے گٔے أسۍ گامہٕ پٕلیر تہٕ ؤتھۍ تہٕ گٔے أسۍ گِنٛدنہِ تَتہِ گِنٛد اَسہِ پانٛژھ میچ پانٛژو منٛز زیٖنۍ اَسہِ ژور میچ اَکھ ہارے أسۍ مگر تِمو منٛز ہارے أسۍ گۄڈنیُٚکُے اَکھ توٚتانۍ ٲسۍ نہٕ یہِ لیٖگ بیسَس پٮ۪ٹھ گِنٛدان کینٛہہ مگر فاینَل زیوٗن اَسہِ سۄ چھِ مطلب مےٚ باسان ساروے کھۄتہٕ بٔڈ أچیٖومینٛٹہٕ میٛٲنۍ تہٕ میٛانہِ ٹیٖمٕچ یۄس اَسہِ تَمہِ دۄہ تَتہِ حٲصِل کٔر تَمہِ دۄہ ترٛٲیِکھ مطلب سۄ أچیٖومینٛٹ کیا ٲس اَسہِ میڈَل ترٛٲیِکھ اَسہِ دَہَن کَہَن پٕلیرَن ٹرٛافی تہِ دِژٕکھ اَسہِ اَتھ سپوٹسَس منٛز تہٕ بیٚیہِ ہَسا چھُ اَمہِ وَرٲے اَسہِ کِرکٹ والی بال کھو کھو یِمَن منٛز تہِ ہَسا چھِ میٛانٮ۪ن پٕلیرَن مگر مےٚ چھُنہٕ گِنٛدمُت زیادٕ یِم گیمہٕ کینٛہہ مےٚ چھُ کِرکَٹ گِنٛدمُت زیادٕ مگر یِم مےٚ سۭتۍ أڑی پٕلیر ٲسۍ تِمو ہَسا چھِ تِم تہِ پاٹسِپیٹ کَرِمَژٕ تہٕ تِمو منٛز تہِ چھَکھ یِم أچیٖومینٛٹ حٲصِل کَرِمَژٕ